کَہہ ساس بَہہ ساس تُرٛوَاہ ساس ژۄداہ ساس پنٛداہ ساس شُراہ ساس سَداہ ساس اَرداہ ساس کُنوُہ ساس وُہ ساس